اَسہِ اگر ہسا أسۍ نؠبر چھِ گژھان اَسہِ ہسا چھُ گرِ مۄہنی تھوٚمُت سُہ ہسا چھُ سٲنِس باغس آسان اَصٕل پٲٹھۍ واتان دوا تہِ چھُس دِوان کھاد تہِ چھُس تراوان گاسہٕ واسہٕ چھُس آسان لونُن تِتہِ چھُس لونان بوجر بوٚک آسؠس کھالُن سُہ تہِ چھُس ترٛاوَان اَصٕل پٲٹھۍ گُڑٲے چھُس کران اَصٕل پٲٹھۍ چھُس محنت وؠحنت کران سٲنِس باغس اَدسا چھِ ہؠکان أسۍ نؠبر گٔژھِتھ